یِم ڈِشٹِک بَڈگامِک لوٗکھ چھِ تِمن چھِ پیٚوان دۄہہ دٔسۍ چھِ پیٚوان واریاہ زیادٕ پرابلم وٕچھنہِ اگر تِمَن کُنہ جایہِ گَژھُن آسہِ بارامُلا پیٚٹھ آسیٚکھ شَہَر یُن یِم سَڑکہٕ چھِ تم چھِ واریاہ زیادٕ خَستہٕ گٔمٕژ سَڑکہٕ چھَنہٕ اصل کِہیٖنۍ تِمَن چھِ لَگان گَنٹہٕ بَجاے زٕ زٕ گَنٹہٕ ترےٚ ترےٚ گَنٹہٕ چھِ لَگان تِمن تِمن چھِ دۄہہ دِش پیٚوان واریاہ زیادٕ پرابلم فیس کَرنہٕ وٕچھنہِ واریاہ زیادٕ تِمَن چھِ زِن زِندَگی گُزارنہٕ خٲطرٕ واریاہ چیٚلینٛجز یِم واریاہ پرابلم چھِ پیٚوان تِمن وٕچھنہِ یِم تہنٛزِ زندگی پیٚٹھ چھ پیٚوان تمہ سۭتۍ واریاہ زیادٕ بُرٕ اَثر یا بارامُلا ڈِشٹِکَس مَنٛز چھُ پاوَر تہِ آسان کِہیٖنۍ دۄہہ دِش چھ تِمَن پانٛژِ پانٛژِ شےٚ شےٚ لَٹہٕ پاور نِوان دۄہَس تِمَن چھ صرف دۄنے گنٹَن پاوَر آسان یِتھ کنہِ یِمَن بَچہٕ پَران چھِ تہنٛزِ زِندگی پیٚٹھ چھُ پیٚوان واریاہ زیادٕ بُرٕ اَثَر اگر یِم یِم تہِ بارامُلا ڈِشٹِکَک یِم لیٖڈَر چھِ یِم زِٹھ چھِ تم کَرہَن تم سۄ چینٛج لُکَن مَنٛز کَرہَن سۄ پرابلم سالو تکیازِ تِم تِمَن مِلہِ ہا اصل واریاہ زیادٕ اصل پھیسَلٹی خاص کر تَتہِ چھِ گَژھان نا اِنصٲفی کوریٚن چھِ کَران اکھ نَظَر لٔڑکَن چھِ کَران بیاکھ نَظَر بیٚیہِ چھِ یِم تہِ بیٚیہِ چھَنہٕ تَتہِ پھیسَلٹی ویسَلٹی اصل پٲٹھۍ کِہیٖنۍ یِم تہِ کدل چھِ تِم تہِ چھنہٕ اصل پٲٹھۍ کِہیٖنۍ تَتہ چھنہٕ کٕہٕنۍ تہِ وصیٖلہٕ ہِتٮ۪ن لُکن کٕہٕنۍ تہٕ وَصیٖلہ چھُنہٕ تَتہِ یِتھ کنۍ بارامُلا ڈِشٹِکٕکۍ لوٗکھ روزگار ہیٚکہٕ ہَن کَمٲیِتھ تَتہِ چھِ یِوان سہلاب تہِ چھ یِوان تَتہِ دستی دستی اگر روٗد پیٚیہِ تَتہِ چھُ واریاہ زیاد سہلاب یِوان تکیاز گورمنٹ یُس چھُ تَتہِ چھنہٕ تِم ڈرینیج سِسٹَم تہِ تھوومُت کِہیٖنۍ ییٚمہِ کہِ وَجہ سۭتۍ لُکَن ہٕنٛدیٚن مَکانَن مَنٛز آب چھُ کھَسان تہٕ اگر معموٗلی رُدٕ پھیوٗر چھُ پیٚوان تمن چھُ آب اَندَر اَژان تَتہ چھَنہٕ فیسَلٹی کِہیٖنۍ تِمن چھَ دۄہہ دُہے پیٚوان پرابلم وٕچھنہِ تِمَن پرابلمن سۭتۍ چھُ پیٚوان تمن لَڑُن یِم تہِ لیٖڈَر چھِ یِم تہِ تِمَن زِٹھ چھِ تم چھِ ہیٚوان تِہُنٛد سام کِہیٖنۍ یِمَن ما چھےٚ کُنہِ چیٖزٕچۍ ضُروٗرت تِم چھِنہٕ ٹوٹلی اتھ کُنہِ کَتھِ کُن زوٚنے دِوان ییٚمہِ کہِ وَجہ سۭتۍ تہنزِ زندگی پیٚٹھ واریاہ بُرٕ اَثَر چھُ پیٚوان یِم وۄنۍ بَچہِ چھِ آسان یُتھُے تِمَو سُہ اورٕ سُکول پَتہٕ یِوان چھِ ونہ چھِ پَتہٕ چھ آسان تِمَن شامَس گَرِ کٲم لیٚکھٕنۍ یۄس تِمَن سکوٗلَس مَنٛز چھَکھ آسان ہٲومٕژ ونہ چھِ آسان تِم بیٚہنے تہٕ پاور چھُ آسان نیُمُت تمن چھِ گَژھان واریاہ زیادٕ پرابلم بیٚیہِ چھنہٕ تَتہِ روڈ تہِ چھِنہٕ کِہیٖنۍ بارامُلہَس مَنٛز چھُ اکھ گام ٹَنٛگمرگ ٹنگمرگ زِرَن عَلاقہٕ ٹَنٛگمرگَس نَذدیٖکے چھُ اکھ گام تتھ چھُ ناو زِرَن تَتہِ چھِنہٕ روڈ تہِ چھِنہٕ اصل پٲٹھۍ کِہیٖنۍ نہَ چھِ تَتہِ کانٛہہ پھیسَلٹی کوچہِ تہِ چھِنہٕ تَتہِ کِہیٖنۍ ییٚتہِ کٮ۪ن تِمَن لُکَن چھُ پیٚوان واریاہ زیادٕ یِم پرابلمہ وٕچھنہ دۄہ کھۄتہ دۄہ اگر کانٛہہ بیٚمار ڈِشٹِک بارامُلَس مَنٛز اگر کانٛہہ بیٚمار چھُ گَژھان تمن چھَنہٕ پھیسَلٹی مِلان کِہیٖنۍ تَتہِ چھنہٕ کٕہٕنۍ تہِ پھیسَلٹی ڈاکٹر تہِ چھِنہٕ آسان ہَسپَتالن مَنٛز موٗجوٗد کِہیٖنۍ ییٚمہِ کہِ وَجہ سۭتۍ تِہِنٛزِ زِندگی مَنٛز واریاہ پرابلم چھےٚ گَژھان سُکول چھُ تِمَن واریاہ زیادٕ دوٗر تمن چھُ پیٚوان پانٛژھ پانٛژھ شےٚ شےٚ کِلوٗ میٖٹر دوٗر گَژھُن سُکول پَرنہِ ییٚمہِ کہِ وَجہہ سۭتۍ تِمَن واریاہ پرابلم چھےٚ گَژھان یِم بٔڑۍ بٔڑۍ لیٖڈَر چھِ تِمَن پَزِ اتھ کَتھِ کُن زوٚن دیُن کہِ تِہِنٛز یہِ پرابلم کَرٕنۍ دوٗر تمن پَزِ یِمن مَدد کَرُن تکیازِ کورِ تہٕ لٔڑکَس چھ بَرابر دَ دَرجہِ پرتھ کٲنٛسہِ دیُن بَرابر حق کوٗر تہِ گَژھِ تعلیٖم دِن یِنہٕ کو نیٚچوِس تہِ گَژھِ تعلیٖم دِن یِنہِ گوٚو تَتِک یِم لیٖڈَر چھ تِمَن پَزِ تِتھ پروگرام کَرٕنۍ یتھ مَنٛز پرتھ کٲنٛسہِ اِنصاف مِلے چاہے سُہ غریٖب چھُ چاہے سُہ امیٖر چھُ یا یُس تہِ یۄس تہِ فیسَلٹی ڈِشٹِک بارامُلہِ کیٚن لُکَن ضُروٗرت چھےٚ سۄ دیٖہیٚکھ سۄ فیسَلٹی تَتہِ چھَنہِ آبٕچ فیسَلٹی کِہیٖنۍ خاص کر بارامُلا یِم بارامُلُک اکھ گام سیٚیے تتھ چھِ ترکولبل تَتہ چھُ آب گُتُل تَتہِ چھ کھَسان واریاہ زیاد سہلاب گوٚو کدل تہِ چھنہٕ تَتہِ ٹوٹلی کِہیٖنۍ تِم لُکھ تمن لُکَن چھ وَاریاہ زیاد پرابلم گَژھان تِم چھِنہٕ ہیٚکان روزگار تہِ اصل پٲٹھۍ کَمٲوِتھ کِہیٖنۍ تکیاز تَتہِ چھِ کَران واریاہ زیادٕ پھَردٕ کٲم تمن چھِنہٕ مِلان اصل پٲٹھۍ تتھ پونٛسہٕ کِہیٖنۍ تہٕ واریاہ زیاد چھ تَتہِ روزگار تمن چھُنہٕ کھیٚن چٮ۪ن خٲطرٕ آب تہِ بَنان کِہیٖنۍ بارامُلہِکہ کٮ۪ن ڈِشٹ لُکَن یِم بارامُلا ڈِشٹِکَس مَنٛز روزان چھِ تَتہِ چھِ واریاہ زیاد بے روزگٲری تتہ تتہِ کٮ۪ن لُکَن چھِنہٕ کٕہٕنۍ تہٕ وَصٲیِل کہِ تم ہیٚکن پَنُن روزگار حٲصل کٔرِتھ تَوے چھ یِم تہِ لیٖڈر چھِ تِمَن پَزِ پوٗرٕ مَدَد کَرٕنۍ تمن پَزَن روزگارٕکۍ مٲلہٕ چھِ تم پَزنَکھ لاگٕنۍ یا کینٛہہ کانٛہہ سُکوٗل تراوٕنۍ یا کانٛہہ تہِ کٲم تراوٕنۍ ییٚمہ سۭتۍ پرٮ۪تھ کانٛہہ ہیٚکہِ ہے پَنُن روزگار کَمٲوِتھ مُختَلِف سکیٖم چھےٚ یِم بارامُلکہِ ڈِشٹِک یِم اَفسر چھِ یا لیٖڈر چھِ یِم تتھ زِٹھ چھِ تِمَن پَزہَن لوٗکھ بیٚدار کَرٕنۍ تِمن سکیٖمَن ہٕنٛد فٲیدٕ تُلنہٕ خٲطرٕ تَتہِ چھَ وا تتہِ کٮ۪ن لُکَن چھَ یِوان واریاہ زیادٕ پرابلم وٕچھن